مےٚ چھُ ناو محمد عیوٗل بہٕ چھُس سرینگرٕ پٮ۪ٹھ حظ اَسہِ حظ چھِ یُس یہِ انٛگریٖز میٚڈِسن چھِ یہِ چھُ بہتریٖن یُس یہِ آیُرویدا چھُ سِدا یا ہیٖموپیتھی چھِ یِمو سۭتۍ حظ چھِنہٕ فرکھا گژھان کِہیٖنۍ یِمَن حظ گَژھِ یہِ واچ آسُن یِمَن چھُ واچھ تھاوُن گورمِنٹَس کیٛازِکہِ مےٚ وُچھ واریاہ یِم دَوا یِہِنٛدۍ تِمَن اَتھٕ سۭتۍ گژھان سُہ میٚژ بَنان تِمَن پَتہٕ حظ وُچھ اَسہِ دوٚپُکھ ہے یہِ چھِ میٚژ تہٕ بیٚیہِ نہٕ حظ فرکھا گَژھان تَمہِ سۭتۍ کِہیٖنۍ أسۍ حظ چھِ گَژھان ہاسپِٹَل یِم گَژھان یِمَن یہِ ہاسپِٹَل گَژھان تَتہِ میڈسَن ہُنٛد دَوا ہُنٛد دِوان بَڑٕ گَژھان فرق گَژھان یا گژھان ڈاکٹرس انگ انٛگریٖز ڈاکٹرسَن تہٕ یہِ نہٕ کینٛہہ ہموپیتھی آیُرویدَس سِدا بِدا یِم نہ حظ چھِنہٕ پوٗرٕ نہ حظ چھُنہٕ یِم گژھان اَسہِ کینٛہہ تہِ سیوٗٹ گژھان فرقٕے چھنہٕ گژھان فرقٕے چھَنہٕ گژھان اگر اَسہِ گورمِنٛٹ یِمَن نظرا تھاوہِہ یِمَن کَرِہا چَک اَتھ دۄہَس ووہس تہٕ تیٚلہِ ما گژھِ ہا تیٚلہِ وٕچھو اَتھ تہِ وٕچھو اَتھ کیٛاہ گژھِ مگر یِمَن اَسہِ نہٕ حظ وُچھ نہ یہِ کینٛہہ کیٛازِ یِمَن چھُنہٕ تِم ڈرٛپ آسان یِمَن چھِنہٕ سٔرجٕری چھِنہٕ ہٮ۪کان یِم کٔرِتھ کانٛہہ چیٖز چھِنہٕ ہٮ۪کان یِم کٔرِتھ اِسلیے چھُ جَنرَل میڈِسَنٕے آسان تمہِ سُے کران أسۍ تٔتھۍ کَران پرٛٮ۪فَر أسۍ دَپان نَسا سُے چھُ بہٕ ٹھیٖک تِمَن چھِ آسان سورسِز تِمَن چھُ ایٚکسرٛے چھِ ہٮ۪کان کٔرِتھ اِنوٮ۪سگیشنہِ چھِ ہٮ۪کان کٔرِتھ سورے چھِ ہٮ۪کان کٔرِتھ یِمَن چھُنہٕ سُہ سِسٹَم کینٛہہ گۄڈَے چھُ یِمَن چھُنہٕ دَوہٕے ٹھیٖک یُس نہٕ مطلبَن آسہِ سۄ چھے نہٕ فرکھا وَرکھا آسہِ کَران بِلکُل نہٕ کِہیٖنۍ بیٚیہِ وُچھ اَسہِ واریاہ لَٹٮ۪ن تِم وچھ سُہ وُچھ اَسہِ میٚژِ میٚژ گژھان أتھَس منٛز موٗران تَتھ گژھان میٚژ گژھان تَتھ اِسلیے گٔے تَمِچ پَتہٕ اَسہِ نفرت آ اَلبتہ اگرے گورمِنٹ یِمَن اَتھ چَک کَرِ سٲرسٕے گورمِنٹَس اَنڈَر روزَن یِم بَڑٕ اَصٕل پٲٹھۍ چَک کَرَن یِمَن اَتھ دَواحس پَوہَس تیٚلہِ ما ہیٚکہِ ہا گٔژھتھ تیلہِ ما وِٕچھ ہہ تیٚلہِ ما گژھِ ہہ کانٛہہ مےٚ چھُ باسان تیلہِ ما گژھِ ہا فرق مگر فرقہ چھِنہٕ گژھان کیٚنٛہہ یِتھ پٲٹھۍ اَسہِ جَنرَل میڈِسَن سۭتۍ چھِ فرق گژھان دیٚمہِ یہِ انٛگریٖز یہِ میڈسَن یہِ نہٕ کینٛہہ یہِ یِم آیرویدِک سِدا ہوموپیتھی اَمہِ سۭتۍ باسے نہٕ اَسہِ کٕہٕنۍ تہِ فَرق کٕہٕنۍ تہِ بیٚیہِ چھُ ہُمَن چھِ واریاہ تہِ یِم واریاہو رٮ۪سپکٹَن منٛز یِم یِم دا میڈِسَن آسَان بیٚیہِ چھِ تِمن فیسَلٹیٖز واریاہ باسان کہ نیر سا اِنویٚسٹگیشن باسان کہ نیر سا کَر سہ اَلٹرا سونٕگرٛفی نیر سا کَر سا ایٚکٕسرے نیر سا کَر سا یِتھ پٲٹھۍ تَتہِ چھُ ہٮ۪کان تَمہِ کِنتھ تِم چھِ تَتہِ فیسَلٹی حِساب تہِ بَڑٕ بہتریٖن آسان بیٚیہِ چھِ تِمَن دَوا یِم آسان چھِ سُہ چھُ بَڑٕ بہتریٖن تَمہِ سۭتۍ چھِ فرکھا وَرکھا گژھان تَمہِ سۭتۍ چھِ گژھان فرق یِمَن بہٕ وَنٕے أسۍ زَن چھِ اَنان ڈولو یا پیٚرَسٹمال یا یِتھَے پٲٹھۍ کانٛہہ اِنٹِہ بَیاٹِک اِنسان چھُ سہ مٔنٛزۍ ہیٚکان پانہٕ تہِ کھٮ۪تھ حالانٛکہِ پانہٕ چھُنہٕ کھیوٚن کینٛہہ ییٖتِس کالَس نہٕ اَتھن اٮ۪ڈوایز کَرِ ڈاکٹَر مگر سُہ چھُ ہٮ۪کان پانہٕ تہِ کھٮ۪تھ نَہ سا یِہُنٛد دوا چھُنہٕ نہ چھُ یُِہنٛد اٮ۪ڈوایسہِ پٮ۪ٹھ ہیٚکان کھیٚتھ نہ چھُ پانے ہیٚکان کینٛہ یوٗتھ چھُ مطلبَن یِہُنٛد چھُنہ سُہ کارگر روزان حظ کِہیٖنۍ کیٛازِ واریاہ لَٹہِ وُچھ اَسہ یِم چھُنہٕ کارگر روزان کیٚنہہ شُکریہ